ییٚلہِ تہِ اَسہِ ٹایِم چھُ مِلان ییٚلہِ تہِ مےٚ ٹایِم چھُ مِلان ییٚلہٕ بہٕ کامہِ نِش نٮ۪بَر چھُ کٲم پَنٕنۍ مَکلاوان چھُس تمہِ ساتہٕ چھُس بہٕ کَران کٲم تمہِ ساتہٕ چھُس بہٕ دوستَن سۭتۍ نیران نٮ۪بَر چَکر کَران گژھان اورٕ یورٕ چَکر کَرنہِ پٲرکَن منٛز بیٚیِس کُنہِ جایہِ گژھان چَکر کَرنہِ یا کُنہِ ساتہٕ گژھان ریٚسٹورٮ۪نٛٹَن پٮ۪ٹھ تور کینٛہہ کھیٚنہِ چیٚنہِ اَصٕل پٲٹھۍ یا ٹی وی چھِ أسۍ وٕچھان یا گیم چھِ گِنٛدان فون موبایِل فونَس پٮ۪ٹھ گِنٛدان گیم یِمَے چیٖز چھِ کَران یا أسۍ چھِ گژھان سپوٹٕس گِنٛدنہِ چھِ أسۍ گژھان سٹیڈیَم أسۍ چھِ گِنٛدان تَتہِ بیٹ بیٹ بال چھِ گِنٛدان فُٹ بال چھِ گِنٛدان باقٕے باقٕے کامہِ چھُ کَران یِمَے چیٖز چھِ تِم چیٖز یِم أسۍ کَران چھِ پنٛنِس تَتھ ٹایمَس منٛز ییٚلہِ أسۍ کِہیٖنۍ آسہِ کَرنہٕ خٲطرٕ ییٚلہِ اَسہِ ٹایم چھُ آسان فِرٛی